اگر بہٕ دُنہِچ کَتھ کَرٕ بہٕ زَنہٕ کَرہا ٹرٛیوٕل تہٕ کوٚت گژھ ہا تہٕ بہٕ کیٛازِ گژھٕ تور اِنسانَس چھِ بیٚیہِ کۭتیٛاہ ریٖزَن آسان اِنسانَس چھِ آسان پَنٕنۍ ڈرٛیٖم زِ بہٕ گژھٕ ہا یَتھ کَنٹرٛی منٛز سٮ۪ٹٕل گژھُن بہٕ گژھٕ ہا یَتھ جایہِ بہٕ کَرٕ ہا اَتہِ اِنجاے یا کینٛہہ اگر بہٕ أکِس مُسلمان سٕنٛز نَظریاتَن وٕچھِ ہَر أکِس مُسلمانَس چھِ نَظریہ بہٕ وٕچھان خانے کعبہ پنٛنٮ۪و أچھو سۭتۍ بہٕ گژھٕ ہا تَتھ جایہِ یَتھ جایہِ رسول ؐ اوس آسان بہٕ گژھٕ ہا تِمَن باغَن منٛز یِمن رسولؐ ٲسۍ بیٚہوان بہٕ گژھٕ ہا تَتھ سر زٔمیٖن پٮ۪ٹھ یَتھ جایہِ رسولؐ اوس آسان اِنسانَس چھُنہٕ مےٚ چھُنہٕ باسان مےٚ چھُ وُجوٗہاتَن یِمَن چیٖزَن ہُنٛد دیُن تہٕ بہٕ کیٛازِ گژھٕ یُس عاشقے رسوٗل چھُ آسان أمِس خٲطرٕ چھِ ساروی کھۄتہٕ بٔڑ بارٕ کَتھ یِہوٚے أمۍ سٕنٛز زَبانہِ پٮ۪ٹھ آسہِ رسولَس سُنٛد اگر مےٚ وَنہِ کَتھ ژٕ اگر ٹرٛیوٕل کَرَکھ سعودی عربیا ژٕ اگر ٹرٛیوٕل کَرَکھ مدیٖنَس منٛز اگر ژٕ ٹرٛیوٕل کَرَکھ مکعہ یا ژٕ کَرکھ ٹرٛیوٕل تِمَن گٔلیو منٛز یَِمن منٛز گٔلیو منٛز رَسوٗلؐ چھےٚ زِندگی گُزٲرمٕژ تہٕ کیٛازِ کرکھ تیٚلہِ چھِ میٛانہِ خٲطرٕ اَتھ واریاہ ریٖزن ساروی کھۄتہٕ بوٚڈ بار ریٖزَن چھِ بہٕ کَرٕ سُہ فیٖل یُس رسوٗلؐ منٛز تَپٲرۍ گۄڈٕ گژھِ مےٚ سُہ فیٖل دٔیِم بوٚڈ بارٕ اکھ کَتھ یُس تَتہِ وُچھ مےٚ مےٚ گَژھِ تَمیُک دیٖدار اَمہِ جایہِ رسوٗلؐ اوس مےٚ گَژھِ تٔمۍ زِیارتُک دیٖدار یَتھ اللہ تعالیٰ ہَن چھِ وادٕ تھومُت ییٚمِس پٮ۪ٹھ یہِ حَلال کَتھ تٔمِس پٮ۪ٹھ کَر جہانمُک عذاب حَرام بہٕ وٕچھِ سُہ گٔلی ییٚتہِ عمر بِن خطاب رضی اللہ تعالیٰ عنہُ اوس آسان بہٕ گژھٕ تَتھ گٔلی منٛز یَتھ حضرَت علی کرما تعالیٰ ہُک وجہ یعنی شیرِ خۄدا اوس آسان یِمَن گٔلیَن منٛز گژھان بہٕ تہِ روزُن أکِس مُسلمان سُنٛد ساروی کھۄتہٕ بوٚڈ بار لایِف ایٚچیٖومٮ۪نٛٹ چھِ آسان یِہوٚے أمۍ سٕنٛز زِندگی مِلہِ اَکھ نوٚو ناو یَتھ ناو چھِ وَنان أسۍ حٲج أمۍ سٕنٛز زِندگی میلہِ اَکھ نوٚو ناو أمۍ سا کوٚر پنٛنیو أچھَو سۭتۍ دیٖدار تَمہِ جایہِ ہُنٛد یَتھ اَکھ ہَر اَکھ مُسلمان رۄب العزت مےٚ تہِ واتناو تَتھ تَتھ جایہِ چھِ ساروی کھۄتہٕ بوٚڈ بار صِفت دپان اللہ تعالیٰ چھُ فرماوان یُس گۄڈنِچ نظر أمِس خانہ کعبہ کہِ گِلافس یا خانے کعبَس پٮ۪ٹھ پٮ۪ٹھ یہِ سُہ منٛگہِ تہِ کَرَس بہٕ عطا اَمہِ جایہِ خٲطرٕ کُس جایہِ آسہِ عزیٖز أکِس مُسلمانَس خٲطرٕ اَمہِ جایہِ کھۄتہٕ کُس ٹٲٹھ جاے آسہِ أکِس مُسلمانَس خٲطرٕ یہِ مُسلمان چھِ اَتھ جایہِ وٕچھنہٕ خٲطرٕ اَکھ پَنٕنۍ اَکھ بٔڑ بار اٮ۪ماوُنٛٹ آف کَرَنسی کَران خَرٕچ پَتہٕ چھِ اَتھ جایہِ کَران تٔمۍ پَتہٕ تور یِتھ پَتہٕ چھِ بیٚیہِ تَمنّا گژھان یا رۄب العزت وۄنۍ دِیاکھ نہٕ مےٚ موت أتی یہِ چھُ اکھ سُہ اکھ سر زٔمیٖن یَتھ ہر أکِس مُسلمانَس تمنّا چھِ یا رۄبُ العزت یورٕ گژھٕ سوزُم اورٕ أنۍ زٮ۪م نہٕ واپَس کیٚنٛہہ یہِ چھِ اَکھ سُہ جاے یُس خالِد بِن ؤلیٖد پیوٚو یہِ چھُ سیفُ اللہ چھُ اللہ تعالیٰ سُنٛد یہِ چھُ اکھ سُہ اکھ جاے ییٚتہِ عُمر بِنِ خطابَن اِسلامُک دعوا کھُلہِ عام پیش یہِ چھُ اکھ سُہ جاے یُس محکان چھِ رسولہ سُنٛد ناو سۭتۍ رسولہ سٕنٛزِ پَکنہٕ سۭتۍ رسولہ سُنٛد وۄتھنہٕ بیٚہنہٕ سۭتۍ اَگر مےٚ وَنان ژٕ کیٛاز گژھکھ سعودی عربیہ بہٕ وَنَس یِہوٚے کَتھ بہٕ روزٕ مَرنہٕ خٲطرٕ تور تَیار